آ اَسہِ کوٚر اَکہِ لَٹہِ کٮ۪مرا گَرَن منٛز یوٗ یوٗز اَسہِ لوگ اکھ کیمرا لوگ اَسہِ نیٚبرٕ کَنٮ۪ن تہٕ سُہ اوس فُٹیج تُلان کوچِچ ووچِچ تہٕ بیٚیہِ آنٛگنٕچ وانٛگنٕچ فُٹیج اوس تُلان تہٕ مےٚ کیاہ ایکٕسپیٖرینٕس روٗد تَتھ رِلیٹِڈ تہٕ کٮ۪مرا یُس فُٹیج ٲسۍ پَتہٕ ٲسۍ أسۍ شامَن وٕچھان مطلب کُنہِ وِز چھےٚ ژوٗر چھےٚ گژھان یا کینٛہہ چیٖز چھُ آسان آنٛگنَن منٛز یا کینٛہہ تٔمۍ تَمِچ تَتھ اوس گۄڈنٮ۪تھٕے ژوٗر اوس گۄڈٕ پانہٕ کھوژان کہِ بہٕ پَکہٕ نہ اَپٲرۍ کِنۍ کیٛازِ اَپٲرۍ چھُ کٮ۪مرا لٲگِتھ بہٕ ہٮ۪کہٕ نہ اپٲرۍ کِہیٖنۍ نِتھ بہٕ گژھٕ سیوٚد یِم بہٕ کٮ۪مراَس پٮ۪ٹھ اَتھِ دٔیِم چیٖز گوٚو اَکھ چیٖز کہِ اَکہِ لَٹہِ روو اَکھ سایکَل ییٚتٮ۪ن تہٕ پَتہٕ سٲری ٲسۍ ژھانٛڈان یہِ سایکَلٕے گوٚو تہٕ گوٚو کوٚت مگر کیمرا اوس لٲگِتھ تہٕ اَسہِ کٔر کٲم اَسہِ کٔڑ یہِ فُٹیج اَتہِ درٛاو یہِ سایکَل اوس اَکھ نَفَر پَکناوان اَسہِ ہیوٚک سُہ تٔمۍ سۭتۍ ژوٗر ہیوٚک اَسہِ لٔبِتھ مےٚ چھُ باسان کٮ۪مرا چھُ واریاہ یوٗزفُل اگر اِنسان گَرَن منٛز لاگہِ گَرَن منٛز چھُ تِمَن جایَن لاگُن ییٚتٮ۪ن شوٗبہِ فار ایٚکزامپٕل اگر تُہۍ نٮ۪برٕ کَنۍ چھُو گیٹَس نِش آسان وٕچھُن کہِ کُس آو اورٕ کُس گوٚو کُس چھُو تۄہہِ بٮ۪ل کَران تُہۍ ہیٚکِو نٮ۪برٕ کَنۍ کیمرا لٲگِتھ أنٛدرٕ کَنۍ ہیٚکِو تُہۍ آرام سان تَمِچ فُٹیج وٕچھِتھ مےٚ باسان یہِ اوس مےٚ واریاہ اَصٕل تجربہٕ تہٕ کیمرہُک تجربہٕ چھُ واریاہ اَصٕل تہٕ بہٕ ہیٚکہٕ یی ؤنِتھ اَتھ مُتعلِق